ہیٚلو سلام علیکُم اَہَن حظ تُہۍ چھُو حظ طاہِرا میم اَہَن حظ تَتہِ چھِ واریاہ ژھۄٹھ آسان اَہَن حظ بہٕ تہِ حظ ٲسٕس یِہَے سونٛچان اَہَن حظ آ بہٕ تہِ ٲسٕس یِہَے سونٛچان نہَ حظ نہَ کیٚنٛہہ نہَ حظ چھُنہٕ تیٚلہِ کَرو أسۍ کَتھ پِرٛنسِپُلَس سۭتۍ اَدٕ حظ ٹھیٖک حظ چھُ